کیٚنٛہہ دوہ برۄنٛٹھ اوٚن مےٚ بازرٕ اکھ فین مٔلۍ یُس وینَس فین چھُ یہِ فین باسیو مےٚ واریاہ زَبردست فین تہٕ اَمِکۍ تعریٖف اوس کران یہِ اَمِکۍ تعریٖف اوس اکھ مےٚ دوس کران تہٕ تٔمۍ دوٚپ مےٚ تہِ ژٕ تہِ اَن یہِ فین مٔلۍ یہِ فین چھُ لَبہِ کُن لَگان تِکیٚازِ سون یۄس جاے چھِ سۄ چھےٚ تھوڑا پرٲنۍ جاے تہٕ تَتھ ہٮ۪کو نہٕ تالو فین لٲگِتھ کِہنٛۍ تَمہِ کِنۍ اوٚن مےٚ اکھ دیٚوار فین تہٕ یہِ چھُ واریاہ زَبردست فین اَگر بہٕ کَتھ کَرٕ اَمِچیٚن خوٗصیٚاتن ہٕنٛز یہِ چھُ واریاہ تیز پَکان تہٕ اَتھ چھُ بیٚیہِ کَنٹرول دِتھ یہِ فین چھ رِموٹ کَنٹرولَس پٮ۪ٹھ تہِ چلان تہٕ اَتھ چھِ بیٚیہِ بیٚیہِ چھ یہِ اَتھٕ سۭتۍ تہِ چلان اَگر کَتھ کَرو اَتھ چھِ بَٹن دِتھ تِم بَٹنن چھِ واریاہ زیادٕ تِم چھِ واریاہ لۄتۍ پٮ۪ٹھ تیزس تام پَکان تہٕ بیٚیہِ چھُ اَتھ ڈوٗرۍ زٕ آسان دِتھ یِمو سۭتۍ یہِ ہر کُنۍ اَنٛدس نَژان چھُ یہِ چھُ سٲرسی کَمبرَس سَرٕد تھاوان بیٚیہِ اَگر بہٕ کَتھ کرٕ اَتھ چھُ نہٕ شور تیوٗت کیٚنٛہہ اَمہِ برۄنٛٹھ اوس مےٚ اکھ فین اونمُت یُس ہیٚولٕز کَمپٔنی ہُنٛد اوس سُہ اوس واریاہ زیادٕ شور کران تہٕ بیٚیہِ اَگر بہٕ کَتھ کَرٕ اَتھ کٲژہ روٹیشن چھِ یہِ کوٗتاہ تیز تہِ چھُ پکان تہٕ یہِ چھُ واریاہ زیادٕ تیز پَکان اَگر اَتھ بتھۍ کَنۍ بیہوان چھِ یہِ چُھ أکِس نَفرَس واریاہ زیادٕ ٹھنٛڈ کران